اَسہِ چھُنہٕ جاناوار کٕہٕنۍ رَچھان تہٕ مَگر أسۍ چھِ تھاوان تِمَن ہِنٛدۍ خٲطرٕ پھل پَشن پٮ۪ٹھ تِم چھِ یِوان دۄہے کھٮ۪وان چھِ تریش تہِ چھِ تھاوان بانَس منٛز تٔتھٕے